زیادٕ چھِنہٕ یِوان کٲشِر لینٛگویج یِمَن چیٖزَن منٛز نہٕ ریڈوَس منٛز ٹیلی وجنَس منٛز باقٕیَن چیٖزَن منٛز استعمال کَرنہٕ کِہیٖنۍ تِکیٛازِ کٲشُر چھِ صرف کَشمیٖرَس منٛز یِوان بولنہٕ تہٕ یِتکنَے لُکَن یِوان سَمٕجھ اگر پَتہٕ مثال کے طور پَر ییٖتیٛاہ یوٗٹوٗبَر چھِ درٛامٕتۍ اَز یا کہِ تِم چھِ صرف اُردو کَران استعمال کیٛازِکہِ تِمَن چھِ پَتہ کہِ اگر تِمَن پَنٕںۍ فالوؤرٕس چھِ بَڑاوٕنۍ تہٕ تیٚلہِ ہُتھ کَنۍ روزن تِمَن کٔشیٖرِ ہِنٛدی کیٛازِ تِمنٕے تَرِ تِمَن ہںٛد سَمٕجھ مگر تِم چھُ اُردو کَران استعمال کیٛازِکہِ یتہِ تَرِ سارنی سمٕجھ تہٕ ٹیلی وجنَس پٮ۪ٹھ چھُ مےٚ تیوٗتاہ پَتہ کینٛہہ البتہ برونٛہہ کالہِ اوس یِوان کٲشِر چَنَل ڈی ڈی کٲشُر تہٕ یَتھ منٛز کٲشِرۍ پرٛوگرام ٲسۍ یِوان تہٕ ہُتھ کَٔنۍ کہِ ریڈوَس پٮ۪ٹھ تہِ چھُ یِوان واریاہ زیادٕ پرٛوگرٛام کینٛہہ کٔشیٖرِ ہُنٛد تہٕ زیادَٕ تہِ نہٕ کِہیٖنۍ